آ یہِ بہٕ حظ چھُس ییٚتُک لوکل حظ تہٕ مےٚ اوس یہِ ٹٮ۪نٛٹ حظ دۄہس خٲطرٕ ضروٗرت تہٕ مےٚ دوٚپ تۄہہِ ما چھُ دیُن ٹھیٖک حظ چھُ